وعلیکُم سلام یہِ چھا یہِ زوٗنہٕ ماس اَتہِ ہے بہٕ چھُس نا یہِ غلام محمد بَٹلہِ پٮ۪ٹھ ژےٚ چھےٚ نا تۅہہِ أسۍ چھِناہ تۄہہِ نِشی دۄد نِوان ہے اَصٕل پٲٹھۍ تُہۍ چھُوٗ ٹھیٖک پٲٹھۍ بَچہٕ وَچہٕ چھا ٹھیٖک پٲٹھۍ ہے کیٛاہ اَسہِ ہَے گٔے پریشٲنی اوٚترٕ پٮ۪ٹھ ہے یہِ دۄد ہَے چھُ آسان آب ہیٛوٗ آسان کیٛاہتام یِم بَچہٕ سٲنۍ شُرۍ ؤرۍ یِمَن درٛاو نَستہِ کِنۍ بِچارَن سورُے اوٚترٕ پٮ۪ٹھ ہے مگر یہِ ہے چھُ آبٕے یوت آسان سورُے اَسہِ ہَے چھَنہٕ چاے تہِ یِوان چٮ۪نہٕ یِم شُرۍ چھِ بِچٲرۍ سکوٗل فاقےَ نیران کیٛاہ بَنہِ اَسہِ ؤنہِ زامُت دۄد ترٛایو راتھ دَپیٛو زوٚرُن کیٛاہتام کَرَو کِہیٖنٛۍ نہٕ سُہ سُہ گوٚو خرابٕے پَتہٕ ووٚن ییٚتہِ نَس بوبَن دوٚپُن یہِ چھُ آب زیادٕ اَتھ کیٛاہ بَنہِ اَتھ کۄس ترٛٹھ پیٚیہِ اَتھ دۄدَس بہٕ تہِ ہَے چھُس تی وَنان یَپٲرۍ چھِ بسان اَسہِ یِمہٕ کیٛاہ چھِ وَنان یِم ماسہِ ہٕنٛدۍ یَپٲرۍ یِم چھِ وَنان اَسہِ چھُ بِلکُل اَصٕل دۄد بٕے چھُس حٲران اَسی کیٛازِ خرٲبی یہِ چاے چھِ یہِ آیہِ نہٕ چٮ۪نےَ مےٚ نہَ تیٚلہِ کیٛاہ گوٚو سٲنۍسٕے دۄدَس کیٛاہ گوٚو ہَے مےٚ نےَ چھُنہٕ سَمجھی نہٕ یِوان نہَ برابری ہُنٛد سوال چھُنہٕ وۅنۍ چھِناہ أسۍ أسۍ گٔیہِ وۅنۍ لگ بَگَ وُہ ؤری تۄہہِ نِش دۄد نِوان وۅنۍ کَتہِ بَدلاوَو تُہۍ یہِ چھُ گَژھان غلط ہمسایہِ گٔری منٛز یہِ چھِ پٮ۪ٹھٕ چھِ بُتھِ وۅنۍ اَسہِ یِمَن یِم چھِناہ بَچَس چھُ خانٛدَر اَسہِ وۅنۍ وۅنۍ چھِ وۅنۍ چھِ دۄد تھوڑا ضروٗرت زیادٕ تہٕ اَکھتُے ما پٮ۪نَو کٲلۍکٮ۪تھ اَسہِ دۄدَس وُہ کِلوٗ دِنۍ اَسہِ ہے نہَ اَسہِ ہَے چھُ خانٛدَر بَچَس ییٚتہِ نَس ییٚتہِ آسَن پٔژھۍ وازٕ پازٕ آسَن تِمَن چھِ چاے دِنۍ اَسہِ کیٛاہ بَنہِ اَسہِ ہَے چھُ دۄد ضروٗری ضروٗرت أسۍ کٔمِس ہٮ۪مَو دۄدَس وُہ کِلوٗ

یہِ چھَناہ اَسہِ کٲلۍ کٮ۪تھ چھِ لَگ بَگَ اَکوُہمہِ مٲنِوٗ تُہۍ اَکوُہ زٕتوٚوُہ چھِ أمِس خانٛدَر ییٚتنَس تہٕ اَمہِ دۄہ چھِ پٔژھۍ ؤژھۍ یِن تہٕ دۄدَس وُہ وۅنۍ چھُ اوٚنمُت یہِ ڈَبہٕ دۄد وبہٕ دۅد اَسہِ مگر تَتھ سۭتۍ چھَنہٕ برابٔریا کیٚنٛہہ اَسہِ اِسی لیے سوٗزۍزیٚو دۄدَس وُہ کِلوٗ وۅنۍ یہِ مگر صاف پہم شوٚد پہم دۄد وۅنۍ گٔژھ نہٕ خَجالت گَژھٕنۍ پَژھَٮ۪ن تھی کیٚنٛہہ ییٚتنَس نہٕ یہِ چھُو کَرُن کیٚنٛہہ وۅنۍ تیٚلہِ کیٛاہ ہمسایہِ دٲری وۅنۍ گژھِ نا کِہیٖنٛۍ لحاظہٕ اَسہِ ہمسایہِ دٲری اوٚرٕ یوٚر کٔرِیوٗ وۅنۍ کَم وَم کیٚنٛہہ کٲنٛسہِ تہِ مگر اَسہِ سوٗزۍزیٚو دۄدَس وُہ کِلوٗ یور وۅنۍ ما دِمَو ڈَبہٕ دۄد پٮ۪ٹھ چھِ اَزٕ تھوڑا رٮ۪تہٕ کول گَژھِ گَڈبَڈٕے گوٚو ڈَبہٕ دۄدٕ سۭتۍ سُہ چھُ پٮ۪ٹھٕ دَپان گرم تہِ آسان کیٛاہتام اَکوُہمہِ تٲریٖخ اَچھا بیٚیہِ چھا سٲری ٹھیٖک اَتہِ بَچہٕ وَچہٕ چھا ٹھیٖک پٲٹھۍ یِنہٕ تۄہہِ یِنہٕ تۄہہِ شرارَت کھٔسوٕ مےٚ ووٚن یِتھٕ کٔنٮ۪تھ یہِ آب تہٕ واب دۄد بِہِوٗ رۅبَس حوال